یُس کُپوارہ ڈِسٹِرٛک چھِ ییٚتہِ چھِ واریاہ زیادٕ أصٕل ایٚجوکیشَن ییٚتہِ چھِ سارنِیَن پَرناوان کَٹِس تہٕ کورِس کورِ تہِ ییٚتہِ چھِ ہیٚوٕے رایِٹ کیٛازِکہِ کانٛہہ پیرَنٹہٕ چھُنہٕ یژھان میوٗن شُر گژھہِ نہٕ پَرُن سٲری چھِ پیرَنٹہٕ چھِ پننیٚن شُرٮ۪ن پٮ۪ٹھ پَنُن سُہ فیٖس ویٖس دِوان اصٕل پٲٹھۍ پَرناوان یُس بیٚیہِ کُپوارہ ڈِسٹِکَرٛس مَنٛز چھُ اَتہِ چھِ یِم سِکیم وِکیم گُجریٚن دِوان اسہِ چھِنہٕ یورٕ دِوان کیٚنٛہہ کیٛازِکہِ یِم یورٕ چھِ کُپوارہ ڈِسٹِرٛک یِم چھِ سٲری مُلٲزِم بیٚیہِ یُس کورِیٚن چھُ یِمَن چھِ اصٕل پٲٹھۍ پَرناوان وَرناوان کُپوارہ ڈِسٹِرٛکَس منٛز چھِ بیٚیہِ اَکھ چیٖز وَر ییٚتہِ چھِ سَتَتھ پٔرسَنٛٹہٕ یِم چھِ پاپلیشَن تِم چھِ ڈرٛگٕز منٛز مُبتلا اِسی لیے چھِ ییٚتہِ بیٚیہِ یِم سِکیٖم چھِ اَکھ چھِ یہِ گولڈَن گیٹ کارڈ دِوان یَتھ پٮ۪ٹھ اگر أسۍ ہَسپَتال گژھو اسہِ پیٚیہِ نہٕ کانٛہہ ٲں چیٖزٕے پننیٚن پونٛسَن اسہِ آپریشَن واپریشَن دِیَن اسہِ اورَے یا دَوا وَوا سُہ دِن اورَے کٔرِتھ بیٚیہِ چھِ واریاہ یِم ٲں اَیوشمان بھارت بیٚیہِ چھِ یِوان فرٛی ریٚتہٕ پتہٕ ریٚتہٕ چھِ یِوان پانٛژھ ہتھ پانٛژھ ہتھ سارنٕے ایٚکاونٹَس منٛز مودِینۍ طرفہٕ بیٚیہِ چھِ واریاہ ڈیٚولَپمیٚنٛٹہٕ سۭتۍ گٔمٕتۍ یِم پانٛژھ ؤری برونٛہہ اوٗس نہٕ ییٚتہِ اَڑیٚن جایَن روڈٕے ییٚتہِ واریاہ ڈیٚولَپمیٚنٛٹہٕ چھِ آز گۄمُت بیٚیہِ چھِ سارنٕے جایَن روٗڈ ترٛٲیِتھ بیٚیہِ چھِ یُس کۄپوارہ ڈِسٹِرٛکَس منٛز چھِ ییٚتہِ چھِ بیٚیہِ واریاہ زیادٕ اصٕل اصٕل جایہِ تہِ یِمَن زِ ناو چھُ أکِس جایہِ چھِ بَنگٕس یُس واریاہ زیادٕ خوٗبصوٗرت چھُ یَتھ چھِ واریاہ اصٕل ہاے وے پاے وے چھِ بیٚیہِ زِ یُس کُپوارا ڈِسٹِرٛک چھُ